ہٮ۪لو اسلام علیکُم ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک گَرِ چھِوٕ سٲری ٹھیٖک اَہَن حظ ٹھیٖک یُس یہِ بَچہٕ چھُنَہ تُہُنٛد ییٚتہِ پَران اَہَن حظ آ أمِس چھُ تھوڑا ہُہ گَڑبَڑَے مےٚ باسان أمِس چھُ أمِس آے تھوڑا اُلٹی ہِش بیٚیہِ دَپان مےٚ چھِ زنٛگَن دَگ کَلَس نرٮ۪ن تہٕ أمِس چھِ یہِ گیوٗر تہِ یِوان أمِس کیٛاہ دٔلیٖل أمِس اوسا گَرِ تہِ آ تھوڑا چھُس زیادَے پَہَن مگر گبراونٕچ چھِنہٕ کیٚنٛہہ تہِ ضٔروٗرَت أمِس دیُت اَسہِ دوا وَوا تہٕ یہِ تۄہہِ اوٚنوٕ أمِس کُنہِ جایہِ دوا راتہٕ پٮ۪ٹھ آ تمہِ سۭتۍ باسے نہٕ أمِس کِہیٖنۍ فرق آ وٕنکٮ۪سٕے چھُ أمِس تَپھ چھُ أمِس بیٚیہِ آیہِ أمِس یہِ اُلٹی نَہ مےٚ چھِ نرٮ۪ن زنٛگَن تہِ دَگ مےٚ دوٚپ امہِ موٗجوٗب تُہۍ اِیِو یور سکوٗلَس پٮ۪ٹھ تُہۍ نیٖہُن یہِ گَرٕ تہٕ اَہَن حظ آ یہِ کیٛاہ چھِ وَنان نَہ حظ نَہ زیادٕ چھُس نہٕ کیٚنٛہہ مگر یُتھ نہٕ تُہۍ مطلب گابرِو کیٚنٛہہ چھُنہٕ پَرواے آرام سان یی زیو تُہۍ تہٕ مطلب أمِس دیُت اَسہِ تھوڑا ییٚتہِ دوا أمِس گٔے فرق تیوٗتاہ چھُس نہٕ کیٚنٛہہ مگر بہتَر چھُ اَگرَے یہِ گَرٕ گژھِہا أمِس چھِ رٮ۪سٹ کَرنٕچ ضٔروٗرَت تہٕ اَہَن حظ آ یہِ نیٖہُن تہٕ أمِس دیُت اَسہِ تھوڑا ییٚتہِ تہِ دوا تہٕ أمِس باسے کَم زیادہ فرق تہٕ مگر تیٚلہِ تہِ چھُ احتیاط چھُکھ ضٔروٗری یہِ تھوٚو اَسہِ ییٚتہِ روٗمَس منٛز پَتھَر حظ آرام سان اَسہِ دوٚپُس بیٚہہ ژٕ ییٚتہِ سٕے یہِ چھُنہٕ ہۄتہِ کَلاسَس منٛز پنٛنِس کیٚنٛہہ یہِ تھوٚو اَسہِ اَلگ تہٕ اَسہِ دوٚپُس پَر ژٕ بیٚیہِ دِژٕس ترٛیش ویش تہٕ دوا پھوٚل تہِ دیُتُس آد حظ ٹھیٖک چھُ مگر تۄہہِ چھُوا پاے کہِ آرام سان یی زیو مطلب تیوٗتاہ چھُنہٕ طبیعَت خراب أمِس کیٚنٛہہ یُتھ نہٕ تُہۍ گابرِو تُہۍ اِیِو زیادٕ زورٕ زورٕ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تھوڑا چھِ أمِس فرق آد حظ ٹھیٖک چھُ تۄہہِ چھو پاے اَتہِ چھُ گیٹ دِتھ سکوٗلُک تُہۍ کٔرۍ زیو یہِ بٮ۪ل دی زیو تُہۍ تہٕ ٹھیٖک چھےٚ آ نَتہٕ کٔرۍ زیو ییٚتھۍ آفسِکِس نَمنرَس کٔرۍ زیو تُہۍ کال تہٕ خبر یہِ آسیا پِیان أتسٕے یہِ ہیٚکیٛاہ ترٛٲوِتھ گیٹ ویٹ تہٕ ٹھیٖک چھےٚ کیٚنٛہہ نہٕ حظ چھُ پَرواے أمِس حظ چھِ خیال أسۍ تھٲیِتھ تُلِو اِیِو تُہۍ آرام سان تہٕ ٹھیٖک چھےٚ وعلیکُم اسلام